کٔشیٖر مَنٛز چھُ سون کَلچَر أسۍ چھِ خانٛدرَن مَنٛز گیٚوان بیٚیہِ چھِ أسۍ خانٛدرَن مَنٛز وَنوان بیٚیہِ چھِ أسۍ پھیرَن لاگان یہِ چھُ اَسہِ پَنُن کَلچَر امہِ وَرٲے چھِ نہٕ ہیٚکان أسۍ کیا پھیٚرَن چھُ اَسہِ اِمپاٹَنٛٹ چیٖز فیرَن چھِ أسۍ لاگان بیٚیہِ چھِ أسۍ کَران کٲم بیٚیہِ چھِ أسۍ کانٛگر تَپان وَندَس مَنٛز کانٛگر تَپان وَندَس مَنٛز بیٚیہِ چھِ أسۍ کَران کٲم یہِ یِتہِ چھُ اَسہِ پَنُن کَلچَر کانٛگٕر تَپٕنۍ یِتہِ چھُ اَسہِ پَنُن کَلچَر خاندرَن مَنٛز وَنوُن یِتہِ چھُ اَسہِ پَنُن کَلچَر خانٛدرَن مَنٛز چھِ أسۍ گیٚوان یِتہِ چھُ اَسہِ پَنُن کَلچَر أسۍ چھِ خانٛدرَن مَنٛز یہِ گیٚوان چھِ رۄہنہٕ پران چھِ أتی چھِ أسۍ رۄہنہٕ پران زٕلان تمہِ وِز تہِ چھِ أسۍ لاگان وَنوُن گۄڈٕ اَدٕ چھِ أسۍ رۄہنہٕ پران زٕلان یِتھُے لٔڑکَس آسہِ خانٛدَر یا کورِ آسہِ خانٛدَر لٔڑکَس آسہِ خانٛدَر تٔمِس چھِ کَٹٲے کَران مَستَس تمہِ وِز تہِ چھِ أسۍ وَنوان یِتھُے کورِ آسہِ خانٛدَرتٔمِس چھِ آب شے تراوان امہ نِکہَن ہُنٛد آب چھِ تراوان تمہِ وِز تہِ چھِ أسۍ وَنوان تمہِ سٕنٛدِ نِکہو وِزِ سُہ چھُ اَسہِ پَنُن کَلچَر تمہِ وِز چھِ أسۍ وَنوان بیٚیہِ چھِ أسۍ تراوان مَس تراوان کوریٚن مَس یعنے کہِ لۄکچہِ لۄکچہِ لَچہِ چھِ آسان بَنایمژٕ مَستَس پَتہٕ چھِ سُہ کھولان تتھ چھِ وَنان مَس تراوُن سُہ چھُ اَسہِ پَنُن کَلچَر بیٚیہِ چھِ أسۍ کانٛگرِ تَپان وَنٛدَس مَنٛز پھیٚرَن چھِ لاگان وَنٛدَس مَنٛز بیٚیہِ چھِ أسۍ کَران کٲم بیٚیہِ چھِ أسۍ کَران کٲم ییٚمہِ مَہراز مَہراز مَہرِن یِتھُے مَہراز چھُ یِوان تمہِ وِز تہِ چھِ أسۍ وَنوان یِتہٕ چھُ اَسہِ پَنُن کَلچَر یِتھُے مَہرن مَہرٕنۍ نیران چھِ تمہِ وِز تہِ أسۍ وَنوان یہِ چھُ اَسہِ پَنُن کَلچَر بیٚیہِ چھِ اَسہِ گیٚوان خانٛدرَن مَنٛز چھِ أسۍ واریاہ گیٚوان حَد کھۄتہٕ زیادٕ تمے سۭتۍ چھُ باسان خانٛدَر چھُ تہٕ امے سۭتۍ چھِ أسٮ۪ن یِتہِ چھُ اَسہِ پَنُن اکھ کَلچَر کانٛگٕر تَپٕنۍ تہِ چھُ اَسہِ اکھ کَلچَر کانٛگرٕ وَرٲے چھُ نہٕ ییٚتہِ وَنٛدٕ کِہیٖنۍ تہِ وَنٛدَس مَنٛز گَژھِ اَسہِ ضروٗری آسٕنۍ کانٛگٕر گانٛگرٕ سۭتۍ چھُ اَسہِ پَنُن کَلچَر زٕنٛدٕ کَران بیٚیہِ چھِ أسۍ کَران کٲم دانہِ چھِ لۄنان یہِ چھُ اَسہِ پَنُن کَلچَر دانہِ دانہِ لۄنان لۄنان تہِ چھِ أڈۍ گیٚوان تھَل رُوان رُوان تھَل ییٚلہِ رُوان چھِ تمہِ وِز تہِ چھِ أسۍ گیٚوان چھُ اَسہِ پَنُن کَلچَر تھَل رُونہِ وِزیٚن چھِ أسۍ گیٚوان تہٕ سُہ چھُ اَسہِ پَنُن کَلچَر وَننہ تھل رُونہٕ وِز چھِ أسۍ گیٚوان تہٕ سُہ چھُ اَسہِ پَنُن کَلچَر دانہِ لۄننہٕ وِز چھِ أسۍ گیٚوان تہٕ سُہ چھُ اَسہِ پَنُن کَلچَر بیٚیہِ چھِ أسۍ ییٚتہِ نِیاز کَران ختمہٕ شریٖف چھِ کَران نیاز چھِ کَران نَفَر پانٛژھ شےٚ چھِ اَنان تِم چھِ قرآن شریٖف پَران تَتھ چھِ وَنان خَتمہٕ شریٖف تہٕ سُہ تہِ چھُ اَسہِ اکھ کَلچَر پَنُن یِم یِم یِم چیٖز چھِ أسۍ کَران یہِ چھُ اَسہِ اکھ پَنُن کَلچَر اَلَگ کَلچَر ختمہٕ شریٖف پَرُن نِیاز کَرُن پھیٚرَن لَگاوُن یہِ کانٛگٕر تَپٕنۍ کانٛگٕر چھِ ییٚتہِ موسٹ اِمپاٹَنٹ چیٖز